آ بَڑٕ اَکھ بہتریٖن سَوال کہِ آز چھِ نوٚو اَکھ ٹرٛنٛڈ سانہِ یَپٲرۍ چَلان س گامَن منٛز وُچھو أسۍ عام تَر کہِ زٕ ژور ٹرٛنٛڈ چھِ چَلان میریج متعلق لایِف پاٹنَرَس متعلق گۄڈٕنیٛکُے سَوال کہِ آزُک خانٛدَر اَگر أسۍ اَگر أسۍ وُچھو لایِف پارٹنَر آز ژھانٛڈُن واریاہ مشکل چھُ مشکلٕے چھُ گژھان لوٗکَن لایِف پارٹنَر ژھانٛڈنَس منٛز تِکیٛازِ اگر أسۍ وُچھو کہِ دٔلیٖل کیٛاہ چھِ گَژھان تہٕ بہٕ وَنہٕ یِتھ پٲٹھۍ کہِ اَکھ پرٛابلِم چھِ اسہِ گژھان

اَز اَگر أسۍ وُچھو گۄڈنیٚتھٕے اَگر کوٗر کورِ چھُ کَرُن خانٛدَر یہِ چھِ گۄڈنیٚتھٕے وُچھان یُس مےٚ خانٛدار گَژھہِ آسُن سُہ گَژھہِ مُلٲزِم آسُن گوٚو حظ آز چھِ گۄڈنیِٛکُے ٹرٛنٛڈ کہِ مُلٲزِم گَژھہِ آسُن وۄنۍ اگر حظ وُچھو کہِ یہِ کیٛاہ چھُ نوٚوٕے قٕصہ ٹرٛنٛڈ چھُ خانٛدار گژھہِ مُلٲزِم آسُن وۄنۍ اَگر نہٕ حظ مُلٲزِم آسہِ تہٕ تٔمِس چھُنہٕ خانٛدرٕے کَرُن یہِ حظ چھُ آز سٲنۍ سون نوٚو ٹرٛنٛڈ بنیٛامُت خانٛدَر کَرنُک آز حظ چھِ بیٛاکھ ٹرٛنٛڈ کہِ برٛونٛہہ ٲسۍ کَران کٲم برٛونٛہہ ٲس وُہ وُہر ٲسۍ گژھان تہٕ خاندَر ٲسۍ نِوان کٔرِتھ آز حظ چھِ دَپان یوٚتانۍ نہٕ گۄڈٕ آز چھِ دپان تٕرٛہ وُہرس تہِ یہِ چھُ وُنہِ لۄکُٹ یہِ چھُ وُنہِ لۄکُٹ شُر گوٚو ییٚتہِ تہِ چھُنہٕ وۄنۍ آز بَنان کیٚنٛہہ آز چھِ اَگر أسۍ وُچھو سٲنِس اَننٛت ناگ سایڈَس منٛز ییٚتہِ چھِ لگ بھگ پانٛژ تٕرٛہ پانٛژ تٕرٛہ وُہریٚن حظ چھِ ییٚتہِ خانٛدَر کَران ییٚتہِ چھِ دَپان پانٛژ تٕرٛہ ؤہرِس وۄنۍ کَرو أمِس خانٛدَر تہٕ وۄنۍ بَنہِ یہِ وۄنۍ ہیٚکہِ یہِ ماہراز بٔنِتھ گوٚو توٚتانۍ دَپان توٚتانۍ چھِ دَپان اِنسان کہِ توٚتانۍ چھِ دپان أمس چھَنہٕ گُنجٲیشۍ خاندَر کَرنٕچۍ یہِ چھُ وُنہِ لۄکُٹ

تہٕ دۄییو سایڈو چھِ کیٚنٛہہ نَہ تہٕ کیٚنٛہہ غلطی آسان گۄڈٕ چھِ دَپان کہِ زٔنۍ چھِ دَپان خانٛدار گوٚژھُم مُلٲزِم آسُن خانٛدار یُس حظ چھُ وَنان یہِ چھُ دپان یہِ گٔژھ مالنہِ اَنٕنۍ واریاہ مال تُلِتھ گوٚو حظ آز چھِ یِم زٕ اَپوزِٹ تھِنٛگٕس چَلان یِمٔے چھِ اسہِ مےٚ باسان ہٹاونہِ پننِس ایریا ہَس منٛز یا خانٛدارِنۍ چھِ وَنان بہٕ کَرٕہا سِٹی ہنٛدِس نَفرَس سۭتۍ خانٛدَر گامُک حظ چھُ گامٕکۍ چھِ دَپان بہٕ کرٕ ہا سِٹی منٛز خانٛدَر یہِ کیٛاہ دِلیٖلہ یہِ دَپان سِٹی منٛز چھِ اصٕل گوٚو حظ اسہِ پَزِ آز چھِ نٔو نٔو جنریشَن یِمَن چھِ یِم اِشوٗز پیٚوان فیس کَرٕنۍ چھِنہٕ مےٚ پننہِ جایہِ باسان کہِ یِم چھِ وارِیاہ یِمَن غلط خیال وۄتھان دیٚماغَس منٛز تِکیٛازِ بہتر نَہ حظ چھُنہٕ یہِ گژھان کیٚنٛہہ اگر أسۍ وُچھو کہِ اسہِ کیٛاہ پَزِ وُنٛکیٚس کَرُن کیٛاہ نہٕ پَزِ اسہِ کَرُن